پانٛژھ مارٕچ کُنوُہ شیٚتھ تہٕ ترٛنَمَتھ نمبر زٕ گوٚو ٲٹھ جوٗن کُنوُہ شیٚتھ نَمَتھ نمبر ترٛےٚ گوٚو شےٚ جوٗن زٕ ساس تہٕ زٕتووُہ نمبر ژور گوٚو پٕنٛژٕ ستمبر کُنوُہ شَتھ دُنَمَتھ نمبر پانٛژھ گوٚو نَو مارٕچ زٕ ساس شُرہ